اَلسَلامُ علیکُم بہٕ حظ چھیٚس مقصوٗدہ یُس حظ سون یہِ بنٛڈٕپوٗر چھُ ییٚتہِ حظ چھِ زیادٕ اگر حظ أسۍ وُچھو ییٚتہِ حظ چھُ زیادٕ گَژھان زیادٕ کرٛاپ اسہِ نیران اکھ حظ چھُ نیران اسہِ اکھ حظ چھُ اسہِ نیران توٚمُل حظ چھُ اسہِ نیران کٲشُر توٚمُل حظ چھُ اسہِ نیران بیٚیہِ چھِ اسہِ مکٲے نیران بیٚیہِ حظ چھِ اسہِ رازمہ نیران بس حظ یُس حظ بیٚیہِ حظ چھِ گرٛینٕز نیران پلسِز نیران یِم رازمہ وازمہ ہیٚمبہٕ نیران بیٚیہِ حظ چھِ اسہِ ییٚتہِ فرٛوٗٹٕس تہِ نیران وِجٹیبلٕز تہِ نیران یُس حظ اسہِ یہِ ڈِسٹِرٛکٹ بانٛڈی پورہ چھُ ییٚتہِ حظ چھُ زیادٕ کھۄتہٕ زیادٕ توٚمُل بَنان کٲشُر توٚمُل پتہٕ حظ چھِ أسۍ یہِ ٲں ییٚتہِ حظ چھِ وارِیاہ زیادٕ اسہِ أکِس أکِس کٕنال أکِس أکِس گھرس حظ چھِ ییٚتہِ تٕرٛہ تٕرٛہ ژتجی ژتجی کَنال اگر حظ بہٕ پنٕنۍ کَتھ کرٕ اسہِ حظ چھِ توتہِ دَہ پنٛداہ کَنال گھرٕ زمیٖن زمیٖنَس زٔمیٖن اسہِ گھرِ تہٕ اگر حظ أسۍ کَتھ کَرو یورٕ حظ چھِ أسۍ وارِیاہ زیادٕ کَم سٲنۍ فیملی تہٕ أسۍ حظ چھِ پتہٕ یہِ کٕنان ییٚلہِ حظ أسۍ پتہٕ یہِ دانہِ چھِ چھوٚمبان ووٚمبان أسۍ حظ چھِ پتہٕ یہِ کٕنان یہِ توٚمُل اگر أسۍ وُچھو اسہِ حظ چھُ یُس حظ میٛون فادر چھُ سُہ حظ چھُ مزوٗرۍ پٮ۪ٹھٕے تہٕ پتہٕ حظ چھُ سُہ أتھۍ کُن کَران تہٕ تٔمِس حظ چھُ اَتھ یِوان ٲں اگر حظ آز وُچھو کٲشُر توٚمُل حظ چھُ اسہِ وارِیاہ زیادٕ دروٚگ گَژھان ییٚتہِ کیٛازِکہِ اَتھ حظ چھِ وارِیاہ زیادٕ محنت لگان بیٚیہِ حظ چھُ اَتھ الگٕے مزٕ یِوان کٲشرِس توٚملس اگر حظ أسۍ چٔنٛدۍ توٚمُل کھیٚمو چٔنٛدۍ بتہٕ کھیٚمو اگر أسۍ ژور پلیٹ تہِ کھیٚمو اسہِ حظ چھَنہٕ یٔڈ یِوان کِہیٖنۍ اگر حظ أسۍ وۄنۍ کھیٚمو کٲشُر توٚمُل اسہِ حظ چھِ یِوان یٔڈ اَمہِ سۭتۍ حظ چھِ جلدی یِوان یہِ حظ چھُ ہیٚکان اِنسان کمٕے کھیٚت یہِ کٲشُر توٚمل پتہٕ حظ چھُ میٛون مول کٕنان یہِ ییٚلہِ حظ سُہ مۄکلاوان چھُ زٔمیٖندٲری ؤمیٖندٲری پتہٕ حظ چھُ سُہ کٕنان تٔمِس حظ چھُ ٲں مطلب پتہٕ حظ چھُ سُہ کٕنان پانٛژھ ساس رۄپیہِ کۄنٛٹل پتہٕ حظ چھُ ییٚلہِ حظ سُہ کٕنان چھُ تہٕ پتہٕ حظ چھُ تٔمِس مطلب اصٕل سُہ حظ چھُ تٔمِس حظ چھِ تَتھ اصٕل پونٛسہٕ یِوان سُہ حظ چھُ پتہٕ یِہوے باپار کَران وۄنۍ اگر أسۍ وُچھو نَہ حظ سٲنِس یُس ٲں ییٚتہِ حط چھُ زیادٕ نیران توٚملٕے ییٚتہِ حظ چھُنہٕ ٲں زیادٕ ییٚتہِ حظ چھِ مکٲے نیران اصٕل ییٚتہِ حظ چھُنہٕ زیادٕ ییٚیہِ حظ چھُنہٕ کاٹن نیران کِہیٖنۍ نہٕ کیٛازِکہِ یہِ نَہ حظ چھُیی نہٕ سُہ زمیٖن یَتھ کاٹن نیرِ ییٚتہِ حظ چھُ سُہ زمیٖن یَتھ دانہِ چھُ نیران یَتھ توٚمُل چھُ نیران یا گرٛینٕز حظ چھِ ییٚتہِ نیران اہن حظ خۄشٕک زمیٖنس حظ یَتھ نَہ حظ آب چھُ واتان کِہیٖنۍ تَتھ حظ چھِ أسۍ یِہوے وۄوان رازمہ وۄوان پل یِم حظ وۄوان ہیٚمبہٕ وۄوان یا یِم حظ چھِ اسہِ پتہٕ نیران ییٚتہِ رازمہ چھِ اسہِ نیران ٲں رازماہن منٛز تہٕ حظ چھِ قسٕم آسان اَکھ اکھ قٕسم حظ چھِ آسان سۄ ٲں ویٚچھہِ رازمہ بیٛاکھ حظ چھِ آسان تِم زٲیوجہٕ بَہ ٲں بیٚیہِ حظ چھِ آسان أکہِ تِم گرٛپہٕ رازمہ یا چھِ آسان کرٚیٚہنہِ رازمہ چھِ أسۍ وۄوان اگر حظ وُچھو أسۍ حظ چھِ ہیٚوان رازماہن تہٕ زٕ فصٕل ییٚتہِ گۄڈٕ حظ چھِ أسۍ وۄوان ہُم رازمہ یِم حظ پانٛژھ ہتھ رۄپیہِ چھُ گَژھان ترٛکھ یا شےٚ ہتھ رۄپیہِ چھُ ترٛکھ گَژھان پتہٕ حظ چھِ أسۍ ہیٚوان پتہٕ حظ چھِ أسۍ ٲں ییٚلہِ حظ أسۍ تِم کَڑان چھِ أسۍ حظ چھ تِم سونٛتہٕ سٕے منٛز وۄوان پتہٕ حظ چھِ أسۍ پتہٕ حظ چھِ أسۍ تِم کَڑان پتہٕ حظ چھِ أسۍ تِمن منٛز کِرہِنۍ تتھ زٔمیٖنس کِرٛیٚہنہِ رازمہ وۄوان تہٕ کِرٛیٚہنہِ رازمہ تہِ حظ چھِ اصٕل گَژھان مگر تِم حظ چھِ گرم آسان پتہٕ حظ چھُ یُس اسہِ فرٛوٗٹ اگر أسۍ فرٛوٗٹٕچ کَتھ کَرو ڈِسٹِرٛکٹ بانٛڈی پورہ ہس منٛز ییٚتہِ حظ چھِ اصٕل نیران فرٛوٗٹ ییٚتہِ حظ چھِ خاص کر حظ چھِ ییٚتہِ حظ چھِ نیران کیلہٕ حظ أسۍ حظ وَنان اسہِ چھِ نیران کیلہٕ ییٚتہِ چھِ نیران اَمبہٕ ییٚتہِ چھِ نیران سنٛگتر یا ییٚتہِ چھِ نیران باقٕے باقے نَہ ییٚتہِ حظ چھُنہٕ کِہیٖنۍ نیران بس چھِ ییٚتہِ نیران ٹنٛگ چھِ نیران ییٚتہِ حظ چھِ ٹنٛگ نیران ژوٗنٛٹھۍ حظ چھِ نیران یا گر أسۍ وُچھو وۄنۍ حظ چھِ ژٕنن ژٕنن حظ چھِ نیران ژٕنن کُلۍ چھِ ہر کُنہِ گھرس منٛز یا دٲن چھِ نیران یا ژیرٕ چھِ نیران یا ٲر چھِ نیران یِمٔے یِمٔے چھِ ییٚتہِ نیران بیٚیہِ حظ ہُم حظ چھِنہٕ نیران ٲں یِم چھِ نیران یِم لٲر وٲر چھِنہٕ ییٚتہِ نیران کِہیٖنۍ تہِ نہٕ اگر حظ أکہِ تمباکو حظ چھُیی نہٕ ییٚتہِ حظ کیٛازِکہِ تمباکو حظ چھُیی نہٕ یَتھ کنٹرٛی منٛز ییٚتہِ حظ چھُ نیران کٲنٛسہِ کٲنٛسہِ گھرس مگر اگرأسۍ وُچھو سٲنِس ییتہِ سِٹیٹس منٛز حظ چھُنہٕ تیٛوٗتاہ تموک بنان کِہیٖنۍ ییٚتہِ جموں اینٛڈ کشمیٖرس منٛز جوٚمہِ تہِ بیٚیہِ کٔشیٖرِ منٛز تہٕ اگر حظ وُچھُو وجٹیبلٕز وِجٹیبلٕز حظ چھِ اسہِ گھرِ تہِ نیران ییٚتہِ حظ چھُ ہمسٲین کیٛازِکہِ یہِ حظ چھُ آز کل واریاہ زیادٕ تھٔدِس پیمانس پٮ۪ٹھ یہِ بِزنیٚس چَلان وِجٹیبلن ہنٛز بِزنیٚس ییٚتہِ حظ چھِ لوٗکھ آز أکہِ یِہٲے آرٕتۍ کٲم کَران یِہٲے سبزی بناوان پتہٕ حظ چھِ کٕنان اگر حظ أسۍ وُچھو ییٚتہِ حظ چھِ وارِیاہ زیادٕ ڈِمانٛڈ اگر أسۍ وُچھو ییٚتہِ کَتھ ٲں یَتھ چھِ توٚملس چھَا ڈِمانٛڈ ویٖٹ چھا ٲں ییٚتہِ مکٲے چھا ڈِمانٛڈ رازمہ ہن چھا ڈِمانٛڈ ساروٕے کھۄتہٕ زیادٕ ڈِمانٛڈ حظ چھِ ییٚتہِ وُنٛکیٚس رازمہ ہن کیٛازِکہِ کٔشیٖرِ ہنٛز رازمہ حظ چھِ یِوان ماننہٕ بانٛڈی پوٗرہ ہٕچ ییٚتہِ حظ چھِ اصٕل رازمہ یا توٚمُل توٚمُلَس تہِ حظ چھِ ییٚتہِ اصٕل ڈِمانٛڈ یِوان یُس حظ اسہِ زمیٖن چھُ اگر أسۍ پنٕنۍ کَ اگر بہٕ پنٕنۍ کَتھ کر یُس حظ اسہِ زمیٖن چھُ تہٕ تتھ حظ چھُنہٕ یُس حظ تَتھ توٚمُل چھُ نیران سُہ حظ چھُ ورایاہ زیادٕ میٛوٗٹھ اسہِ حظ چھِ نیٚبرٕ پٮ۪ٹھ یِم حظ میٛٲنِس ٲں برٛیٚدرَس چھِ میٛٲنِس بھٲیِس چھِ فرٛیٚنٛڈ تِم حظ چھِ نیٚبرٕ پٮ۪ٹھ اسہِ سوزان شیٚچھۍ اسہِ سوٗزِو سا یہِ توٚمُل یا سرینگرٕ چھِ اسہِ فرٛیٚنٛڈ حظ تِمن چھُ دوستان اسہِ تِمن سۭتۍ تِم چھِ سوزان اسہِ شیٚچھۍ اسہِ سوٗزِو اَمہِ زٔمیٖنُک توٚمُل کیٛازکہِ ییٚلہِ حظ یہِ توٚمُل چھِ نِوان اتھ چھُ یہِ حظ چھُ وارِیاہ زیادٕ میٛوٗٹھ آسان یہِ حظ چھُ وارِیاہ زیادٕ اصٕل گَژھان یا أسۍ حظ کرو یہِ أسۍ حظ وۄوو رازمہ تِمن تہِ حظ چھُ اصٕل اسہِ یِوان مارکیٚٹس منٛز چھُ وارِیاہ زیادٕ یِوان وۄنۍ گوٚو توٚملَس حظ چھِ آز اصٕل مگر یِم حظ یِم رازمہ چھِ یِمن حظ چھِ اسہِ اصٕل یِمن حظ چھِ اصٕل ڈِمانٛڈ مگر بُتھہِ حظ چھِنہٕ اسہِ پونٛسہٕ دِوان پتہٕ یِمن کِہیٖنۍ تہِ نہٕ اگر حظ ٲں پتہٕ حظ چھِنہٕ اسہِ بُتھہِ یِمن یِوان پونٛسہٕ کِہیٖنۍ تہِ نہٕ حظ خاص کر اگر حظ أسۍ وُچھو أسۍ چھِ رازمہ ہن کَران ییٖژاہ محنت تِمن چھُ لگان یوٗتاہ زٔمیٖندارس حظ چھُنہٕ پٔتِس پیٚوان کِہیٖنۍ تہِ نہٕ وۄنۍ گوٚو یُس وۄنۍ نوٚو زمانہٕ چھُ یِوان اتھ منٛز حظ چھُنہٕ برٛۄنٛہہ حظ چھُنہٕ اوسمُت کِہیٖنۍ زٕ ہتھ رۄپیہِ چھُ اوسمُت گَژھان رزامہ ترٛکھ آز حظ چھُ توتہِ گَژھان پانٛژھ شےٚ ہتھ رۄپیہِ رازمہ ترٛکھ اگر حظ أسۍ وُچھو یَتھ ڈِسٹِرٛکٹ بانٛڈی پورہ ہَس منٛز کُس چھُ ساروٕے کھۄتہٕ فیوریبٕل سیٖزن فار وِچ کرٛاپ اہن حظ اگر حظ وُچھو ییٚتہِ حظ چھُ ییٚلہِ حظ سونٛتھ چھُ واتان ییٚلہِ حظ سونٛتھ چھُ واتان ییٚتہِ حظ چھِ وۄوان بیٛول حظ چھِ وۄوان پتہٕ حظ چھِ سُہ ییٚلہِ حظ تھوڑا مے جوٗن چھُ واتان پتہٕ حظ چھِ أسۍ سُہ وٲتراوان تتھ حظ چھِ تھل بنان پتہٕ حظ چھُ پیٚوان زمیٖن شیرُن زمیٖن وایُن پتہٕ حظ چھِ پیٚوان تتھ تھل لاگٕنۍ کھاد چھکٕنۍ تتھ تتھ تہٕ حظ چھِ اسہِ وارِیاہ زیادٕ مزوٗر لگان تہٕ پتہٕ حظ چھِ پتہٕ حظ چھِ أسۍ أکہِ یہِ ٲں پتہٕ حظ چھِ أسۍ بہٲرۍ أڑۍ حظ چھِ بِہٲرۍ لاگان أڑۍ حظ چھِ پانٔے لاگان سۄ اگر حظ أسۍ تھلہِ ہنٛز کَتھ کَرو تہٕ پتہٕ حظ چھِ أسۍ سۄ لاگان پتہٕ حظ چھِ تتھ دا پتہٕ حظ چھُ تَتھ گَژھان ٲں تتھ حظ چھُ پیٚوان نیٚنٛدٕ دوا چھَکُن پانٛژِ شیٚیہِ دُہۍ پتہٕ حظ چھِ دَہ وُہ دۄہ گَژھان پتہٕ حظ چھِ پنٛداہ دۄہ گٔژھِتھ حظ چھِ پیٚوان نیٚنٛدٕ کَرٕنۍ تتھ نیٚنٛدٕ حظ مطلب گوٚو اگر حظ أسۍ تھل چھِ لاگان پتہٕ حظ چھُ تتھ مٔنٛزۍ یِوان گاسہٕ پتہٕ حظ چھُ پیٚوان سُے تُلُن کڑُن اَتھہٕ سۭتۍ پتہٕ حظ چھِ ٲں مطلب پتہٕ حظ چھِ تتھ لگاوان کھاد ہِش تَمہِ پتہٕ حظ چھُنہٕ پیٚوان تتھ زٔمیٖنَس کِہیٖنۍ تہِ نہٕ کرُن صِرِف چھُ پیٚاون گَژھہِ تتھ آب روزُن بس حظ یا مکٲے ہِنٛز کَتھ اگر أسۍ کَرو سُ أسۍ حظ چھِ سونٛتس منٛز مکٲے وۄوان یا أسۍ حظ چھِ ترٛاوان مکاے کُل حظ گَژھہِ دوٗر دوٗرٕے آسُن کیٛازِکہِ اگر حظ أسۍ مکٲے کُل ترٛاوو دوٗر دوٗر تیٚلی حظ بنہِ تتھ مکٲے اگر أسۍ نزدیٖک تھاوو تیٚلہِ حظ چھَنہٕ تتھ اۭں تیٚلہِ حظ چھَنہٕ تتھ مکٲے بنان کِہیٖنۍ تہِ نہٕ یِم ٲں سوٗنٛتھ حظ چھُ ساروٕے کھۄتہٕ بہتر یِم بیٛٲلۍ وۄونہٕ خٲطرٕ یا پتہٕ حظ چھِ أسۍ وۄوان پتہٕ حظ چھِ تتھ مکاے وَچہٕ نیران اگر حظ بہٕ پننہِ گھرٕچ کَتھ کَرٕ اسی حظ چھِ پتہٕ مکاے وَچہٕ کٕنان تہٕ اسہِ حظ چھِ برٛونٹھٕے ہرٕد گَژھان تِم تیار پتہٕ حظ چھِ یِم ہردٕ گژھان یہِ مکٲے گَژھان تیار یِمن تہٕ حظ چھُ سُہ آسان آب ترٛاوُن ضُروٗری پٔر ڈے ہیٚکو نہٕ ترٛٲیِتھ کیٚنٛہہ اگر نہٕ پٔر ڈے تہٕ یِمن حظ چھُ اَکہِ نَہ تہٕ اَکہِ دۄہ آسان ترٛاوُن یا اگر أسۍ کَرو کتھ ٲں أکہِ رازمہ حظ چھِ أسۍ وۄوان رازمہ ہن حظ ییٚلہِ أسۍ ترٛاوان چھِ یہِ رازمہ ہن ہن حظ ییٚلہِ وۄوان چھِ تِم حظ چھِ پیٚوان گۄڈٔے نَہ تِمن حظ چھِ پیٚوان گۄڈٕ زمیٖن شیرُن ہوٚکھ زٔمیٖن حظ نَہ کہِ أبی زمیٖن أبی زٔمیٖنٕچۍ گوٚو ہُو یُس أسۍ یَتھ یَتھ أسۍ دانہِ چھِ لاگان اَتھ حظ چھُ پیٚوان ہوٚکھ خوشک ٲں زٔمیٖن گَژھہِ اَتھ آسُن پتہٕ حظ چھِ پیٚوان اَتھ لاگٕنۍ پتہٕ حظ چھِ اَتھ پیٚوان بیرٕ بناونہٕ اسہِ أڑۍ حظ چھِ یِتھٔے کٔنۍ وۄوان ٹِلر اَنان ٹرٛیٚکٹر اَنان تہٕ دِوان یِتھٔے کٔنۍ مگر اسہِ حظ چھُ پیٚوان اسہِ حظ چھُ پیٚوان گۄڈٕ گاسہٕ تُلُن تتھ پتہٕ حظ پیٚوان اسہِ تتھ بیرٕ بناونہِ بَنہٕ بناونہِ ٲں پتہٕ حظ چھِ اسہِ پیٚوان ٲں پتہٕ حظ چھِ پیٚوان اسہِ تِم ٲں دالہِ پھٔلۍ اکھ اکھ ترٛاوُن اکھ اکھ ترٛاوُن تتھ حظ چھُ وارِیاہ زیادٕ ٹایِم لگان زٔمیٖن شیرنَس گاسہٕ وَٹنس صاف کرنَس پتہٕ حظ چھِ أسۍ ٲں تتھ بیرٕ بناوان پتہٕ حظ ترٛاوان تٔتھی منٛز دالہِ پھٔلۍ اکھ اکھ زٕ زٕ تہٕ پکان حظ برٛۄنٛہہ کُن پتہٕ حط ییٚلہِ تھوڑا ٹایِم چھُ گَژھان پتہٕ حظ چھِ پیٚوان تِمن اگر حظ روٗد زیادٕ پیٚے تِمن پٮ۪ٹھ تیٚلہِ حظ چھِ پیٚوان تِمن کرٛاپُر تُلُن تتھ حظ وَنان کرٛاپُر تُلُن ییٚلہِ حظ تِمن پٮ۪ٹھ چھِ آسان بیٖٹھمٕژ سۄ رَب میٚژ ویٚژ آسان بیٖٹھمٕژ پتہٕ حظ چھُ پیٚوان تِمن ٹۄنٛگرِ سۭتۍ بیٚیہِ تُلُن کرٛاپُر تہٕ پتہٕ حظ چھِ تِم نیران نَنہِ تھوڑا اگر نہٕ آسہِ تیٚلہِ حظ چھَنہٕ ضروٗرت آسان کرٛاپُر تُلنٕچ کِہیٖنۍ تہِ نہٕ پتہٕ حظ چھِ تِم تھوڑا نَنہِ نیران پتہٕ حظ چھِ تِمن نیٛک نیٛک گاسہٕ یِوان تِمن حظ چھُ پیٚوان ژوٗر کَرُن ژورٕ کٔرِتھ حظ چھِ پتہٕ پیٚوان تِمن کھاد چھَکٕنۍ یِتھٔے کٔنۍ پٲچھۍ چھکٕنۍ یِتھٔے کٔنۍ پتہٕ حظ وارٕ وار ٹایِم چھُ تِمن چھُ پیٚوان گاسہٕ گاسہٕ کَڑُن سۭتۍ سۭتۍ تِمن حظ چھِ وارِیاہ زیادٕ محنت لگان پتہٕ حظ چھِ پیٚوان تِمن تِمن حظ چھِ تِمن حظ گَژھہِ وقتس پٮ۪ٹھ آب تہٕ آسُن أڑۍ حظ چھِ آز سَگ بھَران اَڑیٚن حظ چھُ رحمتُک باران ہاوان خۄداے تِمن حظ چھُ پیٚوان روٗد پٮ۪ٹھٔے تہٕ تِمن حظ چھُنہٕ پرواے آسان کِہیٖنۍ تہِ نہٕ پتہٕ حظ چھُ پیٚوان یِمن ییٚلہِ حظ یِمن وارٕ وار ٹایِم گَژھہِ أڑی حظ چھِ ہیٚمبہٕ اَڑیٚن حظ چھِ ہیٚمبہٕ پیٚوان یِتھٔے کٔنۍ أڑۍ حظ ہیٚمبہٕ کٕنان أڑۍ حظ چھِ پرٛاران تِمن حظ چھِ رازمہ اگر حظ بہٕ رازمہ ہن ہنٛز کَتھ تِمن حظ چھُ پیٚوان پرٛارُن تھوڑا یوٚتام تِمن سُہ ٲں گولڈن یوٚتانۍ نہٕ تِمن سۄنہٕ کلر گَژھہِ پتہٕ حظ چھِ پیٚوان تِم کڑنہِ اگر حظ بہٕ أکہِ ژوٗنٛٹھیٚن ہنٛز کَتھ کرٕ ژوٗنٛٹھۍ کُلِس حظ چھِ پیٚوان واریاہ زیادٕ محنت ییٚلہِ حظ یہِ ژونٛٹھۍ کُل چھِ گۄڈنیٚتھ لاگان أسۍ چھِ اَنان بازرٕ مٔلۍ أسۍ حظ چھِ پتہٕ لاگان یہِ ییٚلہِ اسہِ لوگ وۄنۍ اسہِ یہِ پتہٕ حظ چھِ پیٚوان اسہِ ٲں یِمن اگر حظ اتھ آسہِ پٮ۪ونٛد کرنٔے ییٚلہِ حظ اکھ زٕ ؤری چھِ گَژھان پتہٕ حظ چھُ پیٚوان اتھ پیونٛد کَرُن پیونٛد کیٛاہ چھُ اسہِ پیٚوان کَرُن تہٕ یُس حظ یہِ ژونٛٹھی کُل چھُ آسان یہِ چھُنہٕ آسان اصٕل کِہیٖنۍ تہِ نہٕ یہِ چھُنہٕ آسان سانہِ مِزاز یہِ ژونٛٹھۍ کُل کِہیٖنۍ تہِ نہٕ اَتھ چھُنہٕ آسان سانہِ مِزازٕ پھل کِہیٖنۍ تہِ نہٕ مطلب ژونٛٹھۍ یِم اَتھ نیران چھِ پتہٕ حظ چھُ پیٚوان اَتھ نیٚصبہٕ پٮ۪ٹھ ٹَکھ دیٛن پتہٕ حظ چھُ پیٚوان اتھ تھوڑا منٛز باغ ترٛاوُن ٲں شرٛاقہِ سۭتۍ خاش ہیٛو خاش ترٛٲوِتھ حظ چھِ أسۍ اَتھ منٛز ترٛاوان تھوڑا ٲں کُنہِ یُس حظ اسہِ ژونٛٹھۍ کُل اصٕل آسہِ باسان گھرِ تٔمِچ لٔنٛڈ حظ چھِ أسۍ ژٹان تہٕ پتہٕ حظ چھِ أسۍ ترٛاوان اَتھ منٛز پٮ۪ٹھہٕ حظ چھِ أسۍ ترٛاوان رَب اَتھ رَب ترٛٲیِتھ حظ چھِ أسۍ اَتھ دِوان موم جام پتہٕ حظ ییٚلہِ وارٕ وار ٹایِم چھُ گَژھان تہٕ اتھ حظ چھُ نیران سبزار سبزار پتہٕ حظ چھُ یہِ دِوان اصٕل پھل پھل نیٖرتھ کیٛاہ چھِ اَتھ کَران اَتھ حظ چھِ لگان واریاہ زیادٕ دوا پٲشی سونٛتہٕ پٮ۪ٹھٔے چھُ پیٚوان اَتھ دوا چھَکُن دوا چھَکُن تہٕ أتی حظ چھُ یہِ پھل دِوان پتہٕ حظ ییٚلہِ پھل چھُ یہِ دِوان تتھ خٲطرٕ تہٕ حظ چھِ اَتھ پیٚوان دوا چھَکُن یہِ ژوٗنٛٹھۍ کُل ما ہۄژِ تتھ خٲطرٕ تہِ چھُ پیٚوان دوا چھَکُن یا پٲشۍ چھِ پیٚوان یِمن ترٛاوٕنۍ ژوٗنٛٹھۍ کُلیٚن یِمن حظ چھِ سٮ۪ٹھاہ پٲشۍ لگان یِمن تہٕ حظ چھِ وارِیاہ زیادٕ محنت پیٚوان ییٚلہِ اگر حظ أسۍ وُچھو یِمن حظ چھِ أسۍ ترٛاوان وارِیاہ زیادٕ پٲشۍ پتہٕ حظ چھِ یمن ژونٛٹھۍ نیران پتہٕ حظ چھِ پیٚوان بیٚیہِ پیٚوان یِمن یِمن ما گَژھہِ سِکیب یِمن ژوٗنٛٹھۍ کُلۍ ٲں ژوٗنٛٹھیٚن پتہٕ حظ چھِ پیٚوان بیٚیہِ چھَکُن دوا پتہٕ حظ چھُ یِمن پیٚوان بیٚیہِ چھَکُن دوا ژوٗنٛٹھۍ گژھیٚن نہٕ زیادٕ ہَرٕنۍ کِہیٖنۍ اگر حظ ژوٗ اگر حظ ژوٗنٛٹھۍ فٕلٔے مطلب مۄکلے یا ژوٗنٛٹھۍ فِلٔے منٛزٕے ترٛٲوٕن ژھَٹھ کیٚنٛہہ تیٚلہِ حظ چھُ یہِ گَژھان اسہِ وارِیاہ زیادٕ نۄقصان یا روٗد چھُ پیٚوان تیٚلہِ حظ اسہِ وارِیاہ زیادٕ نۄقصان یا روٗد چھُ پیٚوان تیٚلہِ حظ چھِ أسۍ وارِیاہ زیادٕ نۄقصان گَژھان یا تھوڑا ژوٗنٛٹھۍ چھِ نِکۍ نِکۍ نیران پتہٕ حظ چھِ أسۍ یِمن پتہٕ حظ چھِ ژھَٹھ ترٛاوان تھوڑا پتہٕ حظ چھِ تِم ہۄژان ژونٛٹھۍ تیٚلہِ حظ چھُ اسہِ وارِیاہ زیادٕ نۄقصان گَژھان تہٕ اگر حظ أسۍ کَتھ کَرو پتہٕ میٚوٕچ میٚوٕ ییٚلہِ اسہِ نیران نیران حظ چھُ پتہٕ حظ چھُ پیٚوان اسہِ تتھ چھَکُن رنٛگہٕ دوا تہٕ حظ چھِ أڑۍ چھَکان کیٛازِکہِ أتی حظ چھُ اصٕل باغ یِوان تِم چھِ وۄزٕلۍ گَژھان تہٕ پتہٕ چھُ اسہِ پتہٕ حظ چھُ اسہِ پیٚوان تِم پتہٕ حظ چھِ أسۍ اَنان مزوٗر پتہٕ حظ چھِ أسۍ تِمن مزوٗر تہٕ لاگان پتہٕ حظ چھِ تِم مطلب والان تہٕ تِم ژوٗنٛٹھۍ پتہٕ حظ چھِ پیٚوان تِمن بھرٲے کَرٕنۍ تِمن حظ چھِ وارِیاہ زیادٕ محنت تہٕ لگان پتہٕ اگر أسۍ کَرو تَمہِ پتہٕ کَرو تَمہِ پَتٔے چھِ اسہِ پیٚوان بیٚیہِ ژوٗنٛٹھۍ کُلیٚن محنت ہردٕ ہردٕ تہٕ تہٕ ییٚلہِ حظ اسہِ مۄکلٲے یِم ژوٗنٛٹھۍ ووٗنٛٹھۍ ٲں وٲلِتھ پتہٕ حظ چھِ پیٚوان یِمن گُڈٲے کَرٕنۍ گُڈٲے کٔرِتھ حظ چھِ پیٚوان یِمن ٲں پٲشۍ ترٛاوٕنۍ بیٚیہِ پتہٕ حظ چھِ یِمن پیٚوان کٹٲے کَرٕنۍ کٹٲے مطلب حظ گوٚو یِم حظ یِمن لنٛجہِ چھِ آسان تِم حظ چھِ پیٚوان نیٚصفہٕ ژَٹنہِ کیٛازِ کہِ یِم حظ گَژھیٚن نہٕ یِم حظ گَژھیٚن شوٗب دار کُلۍ تہٕ آسٕنۍ اگر یِمن نیرِ نا حظ یِتھٔے کٔنۍ لٔنٛڈ سۄ حظ چھُنہٕ کٕہٲنۍ فٲیدٕ یِوان لٔنٛڈ حظ گَژھہِ سۄ آسٕنۍ یَتھ حظ میٚوٕ اصٕل نیرِ تؤے حظ چھِ پیٚوان اَتھ نیٚصفہٕ نیٚصفہٕ لنٛجِہٕ ژٹنہِ اگر أسۍ کَرو ٹموٹا ٲں ٹموٹاہَن ہنٛز کَتھ ٹوٚمیٹو حظ اگر أسۍ کَتھ کَرو رُوانٛگنَن ہنٛز ییٚلہِ حظ سونٛتھ چھُ واتان أسۍ حظ چھِ وۄوان یہِ بیٛول رُوانٛگن کُلۍ بیٛول ییٚلہِ أسۍ پتہٕ رُوانٛگن کُلۍ بیٛول چھِ وۄوان أسہِ پتہٕ حظ چھِ اتھ نیران واریاہ واریاہ مگر اگر حظ أسۍ وُچھو رُوانٛگن کُلِس حظ چھَنہٕ زیادٕ محنت رُوانٛگن بیٚٲلِس حظ چھَنہٕ زیادٕ محنت پیٚوان کَرٕنۍ کیٚنٛہہ یہِ حظ چھُ اگر حظ کُنہِ جٲے ترٛاوو ژھۄٹَس منٛز تہٕ یہِ حظ چھُ پانٔے یِوان پتہٕ حظ ییٚلہِ یہِ یِوان چھُ پتہٕ حظ چھُ پیٚوان یہِ ترٛاوٕنۍ یہِ پتہٕ حظ چھِ وٲترٲیِتھ یہِ پیٚوان اتھ حظ چھُ پیٚوان پتہٕ آب دیٛن آب دِتھ حظ چھُ اَتھ پیٚوان پتہٕ مطلب وارٕ وار وار وار ژوٗر کَرٕنۍ پتہٕ حظ یہِ ژوٗر اَتھ حظ چھُ پیٚوان اصٕل پٲٹھۍ واتُن اَتھ حظ چھُ پیٚوان آب دیٛن پتہٕ حظ ییٚلہ وار وار اَتھ حظ چھِ پیٚوان کھادٕ دِنۍ پتہٕ حظ وار وار وار وار ییٚلہِ بَڑھان بَڑھان چھُ تہٕ یہِ حظ چھُ فٕلے دِوان فٕلے دِتھ حظ چھِ اَتھ ٹماٹر نیران ٹما تتھ تہِ حظ چھِ پیٚوان ٲڑۍ حظ چھِ تتھ دوا لگاوان أڑۍ حظ چھِنہٕ کِہیٖنۍ اَتھ حظ چھِ اَتھ تہِ حظ چھِ زٕ قسٕم ٹماٹر کُلِس اَکھ حظ چھُ کٲشُر آسان اَکھ حظ چھُ آسان اکھ حظ چھُ پنٛجٲبۍ آسان یِم حظ پنٛجٲبۍ رُوانٛگن چھِ آسان آز کل حظ چھِ زیادٕ تِمٔے لاگان کیٛازِکہِ تِمن حظ چھُ جلدی مال نیران مگر تہنٛد مال حظ چھُنہٕ اصٕل آسان کِہیٖنۍ تہِ نہٕ تِم حظ چھِ بس بازرس خٲطرٕ اصٕل آسان وۄنۍ یِم أسۍ پانہٕ چھِ لاگان گھرِ اگر حظ ٲں بہٕ کرٕ پننٕچۍ کَتھ اسہِ چھِ گھرِ لاگان کٲشِرۍ رُوانٛگن کُلۍ تِمن حظ چھُ ییٚلہِ حظ تِم اصٕل چھِ بٔڑۍ تِمن حظ چھِ لۄکٕٹۍ لۄکٕٹۍ رُوانٛگن آسان مگر تِم حظ چھِ سٮ۪ٹھاہ مزٕدار آسان تِمن حظ چھُ واریاہ مزٕ آسان